پانٛژھ ڈِسٹرک یِم زَن چھِ تِمو منٛز گوٚو گۄڈٕنِکُے سرینگر دٔیِم گوٚو بڈگام ترٛیٚیِم گوٚو بارہمولہ ژوٗرِم گوٚو کۄلگوم پوٗنٛژِم گوٚو شُپین